أسۍ ہسا چھِ وٲر امہِ موٗجوٗب بناوان تِکیازِ اَسہِ ہسا چھُ سیُن واریاہ ضروٗرتھ لگان أسۍ ہسا چھُ بتس سۭتتہِ یِہوے سیُن کھؠوان بیٚیہِ ہسا أسۍ علاوٕ چھُ نیران تہِ ہسا چھِ أسۍ ہؠکان کٔنتھ أسۍ چھِ تمہِ سۭتۍ پنٕنۍ ضروٗریات پوٗرٕ کران بیٚیہِ ہسا چھِ أسۍ یِم ژوٗنٛٹھۍ ووٗٹھ تہِ بناوان تمہِ سۭتۍ ہسا چھِ واریاہ ماٹِویشن اَسہِ ملن أسۍ ہسا چھِ تٔمۍ سُنٛد پنُن روزگار ہؠکان چلٲیِتھ زُؤ زٲز چھِ ہؠکان پکِتھ تمہِ سۭتۍ